ہیٚلو اَلسَلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ صحت چھُو ٹھیٖک کَتھ پٮ۪ٹھ حظ پیٚوس بہٕ آز یاد جناب آ ؤنِو حظ

کیاہ دلیٖل ہَے ہَے ہَے ہَے ہَے

ہَے ہَے کِہیٖنۍ

اہن حظ اۭں شریعتن چھُ شریعتن چھُ گۄڈے حُکم دیوتمُت یُس ژوٗر کَرِ تٔمِس ژٔٹِو سا اَتھہِ آ وۄنۍ چھِ اسہِ یَتھ عَلاو وۄنۍ چھُ پنُن پنُن حساب وۄنۍ ہیٚکو نہٕ ڈایریٚک اَتھہٕ ژٔٹتھ یۄتانۍ نہٕ ژوٗر پرٛو گَژھہِ أمۍ کٔرا ژوٗر کِنہِ نَہ تَتھ خٲطرٕ چھُ گَواہ آ اسہِ تانۍ چھُ اسہِ تانۍ أسۍ ہیٚکو نہٕ کانٛہہ سَزا دِتھ اسہِ تانۍ چھُ یوٗتاہ اسہِ مولوِین تامتھ أسۍ ہیٚکو خطاب کٔرِتھ أسۍ ہیٚکو نصیٖحتہ کٔرِتھ لُکن قرآن کہِ حَوالہٕ حدیٖث کہِ حَوالہٕ اۭں ؤنِو حظ اۭں برابر برابر بَہ بَر بَرا نَہ نَہ بَرابر یےٚ پوٚز چھُ یہِ چھُ پوٚز اَتھ ژایہِ نہ وَجہ چھُ یہِ کہِ سوٗن

یِم چھِنہِ آز یِم چھِنہِ آز کُنے جاے اَصلی بیان گَژھان وۄنۍ وَنو وۄنۍ چھِ سٲنۍ اَکھ ٲں أسۍ کَرو أسۍ کَرو پننہِ طرفہٕ کوشش حظ پورٕ کٲلکٮ۪تھ چھُ اِنشاء اللہ جمعہ ینہٕ وول جمعہ تَتھ پٮ۪ٹھ کرو أسۍ پورٕ مطلب نصیٖحت لوکن ژوٗرِ پٮ۪ٹھ یا باقٕے ٲں اسہِ گۄناہ چھِ یتھ سَماجس منٛز تِمن پٮ۪ٹھ کَرو بیان پتہٕ اللہ تعالیٰ کٔرِنۍ ہدایت سارنٕے اہن حظ آ برابر برابر مےٚ چھِ أکہِ پنٕنۍ ساتھی تہِ تِم تہِ چھِ أکہِ ونٕکیٚنس بوزان یِمن کَر بہٕ اِنشاء اللہ یِمن تہِ تھاو بہٕ ؤنِتھ اَتھ پٮ۪ٹھ کَرو اَتھ پٮ۪ٹھ کَرو کَتھ باتھ کیازِ کہِ یہِ چھُ وارِیاہ ٲں کٲنٛسہِ چھِ آسان بِچٲرس تٔمِس چھِ آسان تٔمۍ چھُ آسان عُمرکٔرمٕژ یہِ جمع یہِ جاداد وَاداد یہِ پنُن یہِ کَرنَس پتہٕ یی ژوٗر سُہ کَرِ ژوٗر تہٕ چَلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے أسۍ کَرو پننہِ طرفہٕ پورٕ آ شُکُر الحمدُ لِلہ الحمدُ لِلہ چَلو بیٚہو